مےٚ چھِ پسنٛد لوڈو گیم واریاہ زیادٕ یہِ چھس بہٕ گرِ کٮ۪ن سۭتۍ گنٛدان گرِ آرام سان چھِ ہٮ۪کان اِنسان گندِتھ تہٕ بیٚیہِ چھُ اَتھ واریاہ مَزٕ تہِ یِوان ییٚلہِ کانٛہہ ہاران چھُ بیٚیِس نفرَس تَماش وَماش وٕچھنَس سۭتۍ تہٕ اَمہِ سۭتۍ چھُ واریاہ مَزٕ یِوان بیٚیہِ چھُ اِنسانَس اَصٕل پٲٹھۍ ٹایم تہِ پاس گژھان